ہیٚلو اسلامُ علیکُم یہ چھِ حظ السفا ہوٹل بہٕ حظ آیس اوٗرۍ ہوٹل تہٕ تُہۍ ؤنِو تُہۍ مےٚ کیٛاہ چھُ کَرُن ہوٹل چھُ مےٚ ضروٗرت آ تُہۍ ؤنِو تُہۍ کیٛاہ ہِیٚیِو رینٛٹ وینٛٹ کیٛاہ گژھِ مےٚ اَسہِ حظ چھُ کمرٕ ژور ضروٗرت ژور کمرٕ آ تہٕ کوٗتاہ درٛۅگ گَژھِ کوٗتاہ درٛۅگ گژھِ ٲٹھ ساس رۄپیہِ اتھ چھا ہر کانٛہہ فیسلٹی آب واب چھا واش روٗم

مگر ٲٹھ ساس چھُنہٕ حظ زیادٕ گَژھان کم کٔرۍہوٗس

کِہیٖنٛۍ نہٕ مگر زیادٕ حظ چھُ گژھان ٲٹھ ساس شیٚے ساس رۄپیہِ حظ چھُ ٹھیٖک شیٚے ساس کٔرِو اَتھ اَدٕ اَتھ ما چھَس کیپ تہِ ما چھِ اَتھ کِہیٖنٛۍ اگر کیپ آسہِ ہے وۄں چلو اَگر مٔنٛگہٕ ہیوٗ ٲٹھ ساس ٹھیٖک اوس مگر ییٚلہِ نہِ کیپٕے ٲس تہٕ اَتھ کیٛازِ گژھِ یوٗتاہ زیادٕ ما گژھِ کیپس

وۄنۍ کیپ ما چھِ اَتہِ کِہیٖنٛۍ تٔمی موٗجوٗب چھُ چھَنہٕ مانان دپان نہَ کیپ گَژھِ آسٕنۍ

کھٮ۪ن چٮ۪ن تتھ کوٗتاہ چھُو تُہۍ ہٮ۪وان

اَچھا وۄنۍ چھِو تُہۍ ٲٹھ ساس ونان ستھ ساس تہٕ ستھ ساس فاینل مگر تھوڑا کٔرِو بیٚیہِ کم تِکیٛازِ اتہِ ما چھِ کیپ اگر کیپ آسہِ ہے پتہٕ اگر تُہۍ مٔنٛگۍہوٗ تہِ کیپ چھَنہٕ اَتہِ کِہیٖنٛۍ تمِو چھَسو تۅہہِ ونان تُہۍ کٔرِو کم کیپہٕ موٗجوٗب کٔرِو بیٚیہِ تہِ کم

اَچھا أسۍ دِمو چلو نظر دِمو تہٕ وُچھو اگر آے برابری تہٕ کیٚنٛہہ پرواے چھُنہٕ شیٚے ساس رۄپیہِ چھِ ٹھیٖک چلو اَچھا اسلامُ علیکُم